وٕچھ حظ ییٚتہِ حظ چھُ مین چیٖز چھُ بانٛڈی پورہَس منٛز حظ ییٚتہِ چھِ سانہِ سایڈٕ بہٕ وَنہٕ پنٛنہِ علاقٕچ کَتھ حظ تَتہِ چھِ دانہِ وۄبداوان حظ زیادٕ ییٚمہِ کِنۍ تَتھ منٛز یُس اِکنامِک بَڑاونَس منٛز تَتھ واریاہ مَدد چھُ میلان حظ سُہ چھُ دانہِ سۭتۍ مِلان حظ سٲنِس علاقَس حظ سانہِ علاقُک چھُ دانہِ وۄپداوان حظ پَتہٕ چھِ کٕنان باقِیَن علاقَن حظ یِمن علاقَن نہٕ دانہِ چھُ کِہیٖنۍ ییٚمہِ کِنۍ اَسہِ اِکنامِکٔلی بوٗسٹ چھِ گژھان رۄپَے واریاہ حظ تِتھ کٔن۪تھ سانہِ سایڈٕ چھُ بیٚیہِ وِجِٹیبلٕز تہِ یِوان تیار کرنہٕ واریاہن منٛزٕ بیٚیہِ چھُ یہِ کیٛاہ چھِ اَتھ ناو حظ رازمہ چھُ سانہِ سایڈٕ واریاہ حظ میلان بیٚیہِ چھُ اَصٕل موسم چھُ رازمہ چھُ اَسہِ واریاہ فیوریبٕل سیٖزَن چھُ اَسہِ یہوٚے ہرُد حظ یَتھ منٛز اَسہِ یِم ؤرِہِچ محنت چھِ پتہٕ بٔٹھِس حظ کھہ